وعلیکُم سلام اَچھا جاب اوسوٕ ضروٗرت تۄہہِ کیٛاہ چھَو کالفِکیٚشَن بی ٹٮ۪ک اَچھا تہٕ فارم چھُو اَتھ چھُ اِنٹروِیو اَز چھُو اَتھ اِنٹَروِیو آ تِم أنۍزیٚو ڈاکیٛومٮ۪نٛٹہٕ سٲری سۭتۍ کیٛاہ آسٮ۪و تۄہہِ ڈاکیٛوٗمٮ۪نٛٹ سٲری تہٕ دَہ بَجے تانۍ چھُو تیٚلہِ واتُن تۄہہِ دَہ بَجے گٔژھو اِنٹَروِیو سِٹارٹ سیلری گوٚو پَتہٕ وُچھُن ییٚتنٕے کیٛاہ آسہِ تُہُنٛد مطلب وُچھَو نا تُہُنٛد حساب کٮُ۪تھ آسہِ کیٛاہ آسہِ تَمی حِساب چھِ آسان سیلری پَتہٕ آ تُہۍ یِیِو کیٛاہ چھِ اَتھ وَنان دَہ بَجے وٲتۍزیٚو تہٕ پرواے چھُنہٕ کیٚنٛہہ اَدٕ سا